اَکہِ دۄہ أنۍ مےٚ چَپٕنۍ یُس دوٚیِم چیٖز چَپٕنۍ أنِم سٕہ ٲس نہٕ اصلٕے تتھ درٛاو نہٕ کِہیٖنۍ سَہ ژھیٚن تَتھ ؤژھ سٲرٕے سِلٲے یُِتھُے مےٚ سَہ نی لٲگِتھ بہٕ گٔیَس پِکنِک پَتہٕ نی مےٚ سہٕ توٗڈ لٲگِتھ سَہ ؤسۍ انٛڈ ہٮ۪تھ سِلٲے تَتھ درٛاے نہٕ زٕ دۄہ تہِ سہٕ ٲس مِٹیٖریَل اوس نہٕ صاف کِہیٖنۍ مےٚ باسے سَہ گۄڈٕ واریاہ خوٗبصوٗرت مگر سَہ ٲس نہٕ خوٗبصورت کِہیٖنۍ سہٕ ٲس نہٕ اَص سَجان ٲس سَہ گۄڈٕ اَصٕل مگر پَتہٕ درٛاو نہٕ تَتھ کِہیٖنۍ سَہ ژھیٚن دٔستی دٔستی زٕ کِنۍ ترٛےٚ دۄہ درٛاے تتھ پیو پار تہِ ؤسِتھ پٮ۪ٹھ ووٚتھُس سُہ سورُے تتھ ٲس تٕم رٕنہٕ ہِش لٲگِتھ سُہ تہِ تُم رٕنہِ تہِ وَژھس پرٛٮ۪تھ کیٚنٛہہ ووتھُس